یُتھے ییٚتہٕ چھِ آسان الٮ۪کشَن اَسہِ چھُ تَتھ مَنٛز پٮ۪وان واریاہ فیسِس پروبلَم کَرنہِ حَد کھۄتہٕ تہِ زیاد کیاز کہِ یِم یِم الٮ۪کشَنَن چھِ آسان ؤتھۍمٕتۍ یِہنٛزٕ پاٹی چھِ کَڈان ریلی یُتھے یِم ریلی چھِ کَڈان سَڈکو کِن اَپٲرۍ چھِ ٹریفِک جیم حَد کھۄتہٕ تہٕ زیاد گَژھان کہ ییٚمہِ سۭتۍ نہٕ اِنسان چھُ ہیٚکان پَننٮ۪ن پَننٮ۪ن کامٮ۪ن وٲتِتھ کِہیٖن یِم چھِ ریلی کَڈان پیٚٹھ چھِ آسان سۄ یِہِنٛز ریلی حَد کھۄتہٕ تہِ زیاد بٔڈ تِم چھِ آسان أکِس أکِس کِلو میٖٹرَس پیٚٹھ سَمیمٕژ یِہِنٛز ریلی بایکَن پیٚٹھ گاڈیٚن پیٚٹھ یِم چھِ کَڈان بٕڈ ریلی امہِ سۭتۍ چھِ گَژھان اَسہٕ پروبلَم کہ أسۍ چھِنہٕ ہیٚکان پَننِس یوٚت جایہِ اَسہ واتُن چھُ آسان أسۍ چھِنہٕ ہیٚکان تور جَلدی وٲتِتھ بِلکُل تہ کِہیٖنۍ تہِ یُتھُے وۄنۍ الٮ۪کشَن چھِ آسان ییٚمہِ دوہ وۄنۍ الٮ۪کشَن چھِ آسان تمہِ دوہ چھِ آسان پولِنٛگ بوتَن پیٚٹھ حَد کھۄتہٕ تہ زیادٕ بیٖڈ تمہِ کِن چھُ بُزَرگَن پیٚوان بِچارن لاینَن مَنٛز بِہُن یا بَچہِ چھِ آسان تمَن چھ عَذاب گَژھان بُزَرگَن چھِ دَکہ لَگان تَتہ یہٕ لگان دَکہ لَگان تم چھِ تمہِ سۭتۍ حَد کھۄتہٕ تہ زیادٕ سۄ پروبلَم تہِ چھِ پیٚوان فیس اَسہِ کَرٕنۍ اِکیٚاہ ریلی چھِ یِم کَڈان تمہِ مَنٛز تہٕ چھِ اَسہ پٮیٚوان سَختیٖ تُلٕنۍ ٹریفکَس مَنٛز وَتہ چھُ نہٕ بَنان پَکُن تمہِ سۭتۍ چھِ یِم شور تُلان گَژھان چھُ ٹرافِک جیم حَد کھۄتہٕ تہ زیادٕ بُزَرگَن چھِ پروبلَم گَژھان پولِنٛگ بوٗتَس پیٚٹھ تمَن چھُ پیٚوان لاینہِ مَنٛز بِہُن ووٹ تراونہ تمَن چھِ بِچارن پروبلَم تم چھِنہٕ ہیٚکان پیٚٹھٕ تیٚوٗتاہ سَفَر تہٕ کٔرِتھ بِلکُل کہِیٖنۍ تم چھِ حَد کھۄتہٕ تہِ زیادٕ تمہِ سۭتۍ پروبلَم گَژھان